السَلامُ علیکُم مےٚ کَرے اِیرِنٛگس آرڈَر تِم حظ دراے واریاہ زیادٕ خَراب تِم ٲسۍ واریاہ زیاد گوٚبۍ تِمَن گوٚو کَلَر تہِ چینٛج تِمَن پے کھاے تِمو ژٔٹ مےٚ کَن تِمَن پیٚو شو تہٕ ووتھ تِمَن ڈیٚلیو سورٕے رَنٛگ تِم حظ دراے واریاہ خَراب بیٚیہِ پے مےٚ تِم واریاہ زیادٕ درۄگۍ